یُس ہَسا بینٛکِنٛگ چھِ یہِ ہَسا چھِ آزکَل ایٖزیَر بَنیٛامٕژ اگر ہَسا أسۍ وٕچھان چھِ وٕنکٮ۪س ہَسا چھِ أسۍ اِستعمال کَران یعنی کہِ گَرِ بِہِتھ چھِ أسۍ کَران ٹرٛانزیکشَن چاہے ایم پے چھُ فون پے چھُ گوٗگٕل پے چھِ یِم ہَسا چھِ تُمہٕ یعنی کہِ یِمو ہَسا چھِ وٕنکٮ۪س یُس کَنفیوٗجَن اَکھ اوس ہیوٗمَن اِنٹرٛیکشَنُک یعنی کہِ وٕنکٮ۪س چھِنہٕ اَسہِ پیٚوان بینٛکَس پٮ۪ٹھ گژھُن کِہیٖنۍ أسۍ ہَسا چھِ ٹرٛانَسفَر کَران پنٛںِس کَسٹمَرَس یا فرٛینٛڈَس کٲنٛسہِ تہِ اگر اَسہِ وٕنکٮ۪س پونٛسہٕ آسہِ ٹرٛانَسفَر کَرُن أسۍ ہَسا چھِ ایٖزلی کَران ٹرٛانَسفَر یِمَن اَکہِ پنٛنہِ پٕلیس پٮ۪ٹھٕ تٕہٕنٛدِ پٕلیس تانۍ اَسہِ ہَسا چھُنہٕ پیٚوان وٕنکٮ۪س بینٛکِنٛگ منٛز گژھُن کِہیٖنۍ اگر ہَسا وُچھو أسۍ یعنی کہِ یعنی کہِ اَسہِ ہَسا گوٚو نہٕ کَنفیوٗجَن اَمہِ سۭتۍ کَنفیوٗجَن گوٚو نہٕ اَسہِ کُنہِ طٔریٖقَے گوٚو نہٕ اَسہِ اَمہِ سۭتۍ کَنفیوٗجَن آ البتہ أسۍ ہَسا ہیٚکو یہِ ؤنِتھ یعنی کہِ وٕنکٮ۪س ہیٚکو أسۍ وٕنِتھ یِتھ کٔنہِ یعنی کہِ ٹرٛانزیکشَن گٔیٚے جلدی جلدی تہٕ اِتھَے کٔنۍ ہیٚکو أسۍ ؤںِتھ نہ یہِ روٗد سانہِ خٲطرٕ اَکھ کامیاب چیٖز اَسہِ ہَسا پَزِ یہِ کَرُن فٲیِدٕ مَند